سُہ سٲنِس کَشمیٖرَس منٛز ہَسا چھِ واریاہ یِم ٲں پٔرنٛدٕ یِم پٔرِنٛدٕ تَتھ مَنٛز ہَسا چھُ کاو ہَسا چھُ ژٔر ہَسا چھِ کُکِل ہَسا چھِ یا سَتوُت ہَسا چھُ یا طوطہٕ ہَسا چھُ یِمو مَنٛز مَہ ہَسا چھُ مےٚ پَسنٛد طوطہٕ تِکیٛازِ تٔمۍ سٕنٛز آواز ہسا چھِ آسان واریاہ مٔدٕر تٔمۍ سٕنٛدۍ تِم وُٹھ یِم ہسا یُس تٔمۍ سُنٛد سُہ تونٛت چھِ وۄزٕج وۄزٕج تونٛت تٔمۍ سُۄ ہسا چھِ مےٚ واریاہ پسنٛد تٔمۍ سُنٛد یِہ تہِ ہسا چھُ مےٚ رَنٛگ تہِ ہسا چھُ مےٚ واریاہ پسنٛد